ہٮ۪لو اَلسلامَلے وعلیکُم السلام اَہن حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ اَہن حظ شُکُر خۄدایَس کُن اَص اَہن حظ اَچھا اچھا اَچھا تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ ؤنِو وۄنۍ مُنیٖب صٲ اَہن حظ

آ نَہ نَہ نَہ پَکان حظ چھُ ٹھیٖک چھُ پَرانَے چھُ اَصٕل مَگر کیٛاہ چھِ اَتھ وَنان یہِ یِہوٚے چھُ آسان زَن چھُنہٕ پوٗرٕ دھیانا ویٛانا کَلاسَس منٛز دِوان کینٛہہ اٮ۪کٹِوِٹیٖزَن منٛز چھُ سُہ کَم پَہَم پاٹ نِوان زَنہٕ کَرو أسۍ پانہٕ ؤنۍ کینٛہہ گِندُن وِندُن تَتھ منٛز چھُنہٕ سُہ زیادٕ پاٹ نِوان کِہیٖنۍ نہٕ اَہن حظ بہٕ چھَس دَپان یِتھُے اَسہِ نِش چھُنا ٹیوٗشَنَس سٮ۪نٹَرَس پٮ۪ٹھ یِوان تَمہِ وِز چھُنہٕ زیادٕ کَتھٕ وَتھٕ کران کینٛہہ زیادٕ اِنٹرٛیکشَن چھُنہٕ سِٹوٗڈَنٹَن سۭتۍ کَران کِہیٖنۍ نہٕ تَمہِ تَمہِ موٗجوٗب چھَس بہٕ دَپان تو تَتھ منٛز دِیٖتوس تھوڑا خاص پَہَم خیال اَہن حظ تَتھ تہِ سُہ تہِ حظ چھُ اَصٕل تٔمِس میتھ ویتھ تہِ چھُس ٹھیٖک نَہ نَہ پَران نہٕ حظ نَہ نَہ ہٮ۪وان حظ چھِس یِتھُے فرٛیڈے سٮ۪ٹَڈے چھُ آسان تِمَن ٹٮ۪سٹ کٕلاسٕے کِہیٖنۍ نہٕ اَچھا اَچھا ٹھیٖک نہٕ حظ ییٚمۍ لَٹہِ چھُن یوٗنِٹَن منٛز اَصٕل کوٚرمُت ییٚمہِ لَٹہِ چھِ پٔرفامٮ۪نٕس تٔمۍ حظ اَصٕل ہٲومٕژ نَہ نَہ نَہ ییٚمۍ لَٹہِ چھُ پٔرفامٮ۪نٕس ہا ییٚمۍ لَٹہِ حظ چھَن اَصٕل پٔرفامٮ۪نٕس ہٲومٕژ اَ اردوٗ تہِ چھُس ٹھیٖکھٕے تہٕ مَگر لیکھنَس منٛز چھَس تھوڑا بہت دِقت پَہَم یِوان اَہن حظ لیکھنَس منٛز چھَس تھوڑا دِقت پَہَم یِوان سُہ چھُ نہٕ حظ کٕلیرلی ہٮ۪کان لیکِتھ تٔمِس چھُ أکِس أکِس لفظَس واریاہ ٹایِم لَگان لیکھنَس بیٚیہِ چھُ تٔمِس پٮ۪وان واریاہ سَمجاوُن اردوٗ لیکھُن کہِ پٮ۪نسَل کِتھ کَنۍ چھُ تَتھ منٛز رَٹُن کیٛاہ چھُ کرُن تٔمِس چھُ زَنہٕ تَتھ منٛز زیادٕ پَہَم دِقت یِوان

تۄہہِ تہِ چھُو اَگر اَکھ ٹیٖچَر سُنٛد رول چھُ آسان تَتٮ۪ن گۄڈٕ بوٗزۍتَو تُہۍ میونٕے میونٕے بوٗزۍتَو ٹیٖچَر سُنٛد رول چھُ آسان بَچہِ پَرناوُن گٲنٛٹَس کھٔنٛڈَس مَگر مٲلِس ماجہِ ہُنٛد